آ پُلوامَہ ڈِسٹِرٛک چھُ واریاہ زیادٕ تبدیٖل واریاہ زیادٕ چینٛج گوٚمُت اَگر أسۍ وٕچھو اِکانمی حِساب تہِ تہٕ اِنفرٛاسٕٹرَکچَر أڑۍ چھِ اَصٕل چیٖز چھِ أڑۍ چھِ غلط چیٖز تہِ غلط چیٖز مطلب کیٛاہ چھُ یُس اِکانمی ٲس نَہ اِکانمی چھَنہٕ تیٖژاہ زیادٕ جَنریٹ اَڑٮ۪ن جایَن کیٚنٛہہ کیٛازِکہِ ایٚمۍ برٛونٛٹھ مارکٮ۪ٹ وِوٕز گٔے چینٛج البتہ أسۍ ہٮ۪کو ؤنِتھ کہِ ڈٮ۪ولَپ تہِ چھِ گژھان اور کینٛژھَن جایَن کینٛژھَن سٮ۪کٹَرَن منٛز چھِنہٕ ڈٮ۪ولَپ تہِ گژھان

اَگر أسۍ وٕچھو یُس یہِ پرٛانہِ پرٛون مطلب اَگر وٕچھو پرٛانہِ ٹایمہٕ تھوڑا یوٗت اِنفرٛاسٕٹرَکچَر اوس نہٕ کیٚنٛہہ آز چھُ واریاہ زیادٕ کَمپٕلٮ۪کٕس نٔے نٔے کَمپٕلٮ۪کٕس بَنان نَیہِ نَیہِ چیٖز چھِ آسان امۍ سۭتۍ کیٛاہ گٔے امۍ سۭتۍ گٔے یہِ کیٛاہ چھِ وَنان اَتھ تہٕ لُکَن ہٕنٛز حالات تبدیٖل زِندَگی فار اٮ۪گزامپٕل تِم چیٖز ٲسۍ نہٕ ملان کیٚنٛہہ یِم آز چھِ ملان نٔے سُپَر مارکٮ۪ٹَس مِنی مارکٮ۪ٹَس ترٛٲیِکھ بازارَس منٛز کَمپٕلٮ۪کسٕز ترٛٲیِن پَلَو چھِ ملان یا تِم چیٖز چھِ ییٚمۍ خٲطرٕ سِٹی ٲس پٮ۪وان گژھُن تِم چیٖز بَنے کَتہِ پُلوامہِ سٕے منٛز امۍ سۭتۍ گٔے لُکَن ہٕنٛز زِندگی تَبدیٖل امۍ سۭتۍ کیٛاہ گوٚو امۍ سۭتۍ اِکنامِک ڈٮ۪ولَپمٮ۪نٛٹ تہِ گٔے واریاہ زیادٕ اور کیٚنٛہہ گٔے ڈِفنٛگ تہِ کیٛازِکہِ ییٚتہِ اوس پُلوامِس منٛز مینلی ہَرتال یا کیٚنٛہہ موٗمٮ۪نٛٹٕس آسہٕ گژھان واریاہ زیادٕ تِم چیٖز مَکلے اور پَتہٕ کیٛاہ تمۍ سۭتۍ کیٛاہ گوٚو تمۍ سۭتۍ گٔے وَنۍ کٲم مارکٮ۪ٹ اَسہِ حظ گٔے واریاہ زیادٕ اَوَلیبٕل لیبرٔری گٔے ڈٮ۪ولَپٕس اور ڈِسٹِرٛک یوٗتھ سٮ۪نٛٹٲرٕس ترٲیِکھ تہٕ ییٚمۍ سۭتۍ کیٛاہ چھُ گژھان ییٚمۍ سۭتۍ اَسہِ حظ چھِ گژھان مارکٮ۪ٹَس منٛز کُن اور لُکَن ہِنٛز زِندگی چھِ تَبدیٖل گژھان کیٛازِکہِ سورُے تَمام چیٖز چھِ اٮ۪وَلیبٕل آسان